السَلامُ علیکُم مےٚ حظ چھُ واریاہ زیادٕ یِم پٔرسٕنَل گولٕز تہٕ یِمَن خٲطرٕ کٲم چھٮ۪س بہٕ کَران تہِ تہٕ کَران تہِ ٲسٕس تَتھ منٛز اگر أسۍ اِمپاٹَنٛٹ کٲم وٕچھو مےٚ اوس ہمیشہِ یِمَن چیٖزَن ہُنٛد شوق کہِ لُکَن کَرو مَدَد اِنسان گوٚژھ زِندگی منٛز کینٛہہ کَرُن ییٚمہِ سۭتۍ اِنسان کٲنٛسہِ تہِ اِنسانَس بیٚیِس دۄیٚمِس بیٚیِس اِنسانَس ہیٚکہِ ہا مَدَد کٔرِتھ تہٕ تَمہِ خٲطرٕ چھِ ٲسٕس بہٕ کَران تہِ کٲم تہٕ کوٗشِش تہِ کَران تہِ کَرَو کینٛہہ ایچیٖو اگر اِنسانَس پانَس گژھِ حٲصِل کینٛہہ تہٕ پَتہٕ ہیٚکہِ سُہ بیٚیِس تہِ مَدد کٔرِتھ تہٕ یہِ اوس مےٚ آسَن ہمیشہِ ذہنَس منٛز کہِ یُس اِنسان پانہٕ آسہِ ڈِپینٚڈَنٛٹ بیٚیِس پٮ۪ٹھ سُہ کیٛاہ کَرِ بیٚیِس بہتر چھُ گۄڈٕنٮ۪تھ چھُ پانہٕ اِنڈِپینٛڈَنٹ گژھُن تیٚلے ہٮ۪کو أسۍ بیٚیِس تہِ کُنہِ طٔریٖقُک ہیٚلٕپ کٔرِتھ وٕنکٮ۪ن اگر أسۍ وٕچھو لُکَن چھِ ساروٕے منٛز زیادٕ آسان پونٛسَن ہِنٛز ضروٗرَت تہٕ پونٛسہٕ دِنہٕ خٲطرٕ چھُنہٕ وٕنکٮ۪ن کانٛہہ تیارٕے آسان اگر کانٛہہ اِنسان آسہِ ہینڈی کیپٕڈ چھُ آسان کانٛہہ مٔزوٗر موزوٗر چھُ آسان کانٛہہ یا بُزرٕگ لُکھ چھِ اِنسان چھِ آسان یِمَن نہٕ پِرٛژھنٕے چھُ کانٛہہ تِمَن مَدد کَرنُک شوق اوس ہمیشہِ مےٚ آسان تَمہِ خٲطرٕ چھُ مےٚ باسان کہِ گۄڈٕنٮ۪تھ چھِ اِنسانَس پانہٕ محنت کَرٕنۍ تہٕ یُس بہٕ کَران چھٮ۪س اَزٕ تہٕ یہِ مےٚ چھُ باسان کہِ اللہ تعلٰی دی کامیٲبی تہٕ کَرو کینٛہہ تہٕ تِمَن تہِ کَرو مَدد تہٕ اِنَسپایریشَن تہٕ ماٹِویشَن چھِ واریاہَو چیٖزو سۭتۍ یِوان اگر أسۍ گۄڈٕنٮ۪تھٕے وٕچھُو یِم لُکھ وٕنکٮ۪ن کامیاب چھِ گٔمٕتۍ مطلب کینٛہہ دُنیاہَس منٛز یِمو کینٛہہ دیُٚتمُت چھُ حٲصِل چھُ پانہٕ کوٚرمُت پَتہٕ دُنیاہَس دیُٚتمُت کینٛہہ تِمو سۭتۍ چھِ واریاہ اِنَس اِنسانَس ماٹِویشَن مِلان یا اَسہِ چھُ گَرِ اگر أسۍ وٕچھو پَنُن مول چھُ تٔمۍ چھِ واریاہ زیادٕ سٹرٛگٕل گۄڈٕنِچ مطلب اگر أسۍ وٕچھو گۄڈٕنِچ ماٹِویشَن چھِ تٔمِس نِش مِلان سُہ چھِ پرٮ۪تھ ساتہٕ وَنان کہِ تُہۍ کٔرِو محنت تہٕ رۄب دی کامیٲبی دوٚیِم کَتھ چھِ سُہ واریاہ زیادٕ محنتی پانہٕ تہِ تہٕ تٔمۍ سٕنٛدۍ سۭتۍ چھِ واریاہ اِنَسپایر گژھان أسۍ تہٕ خاص کَر بہٕ چھٮ۪س گژھان تٔمۍ سٕنٛدۍ سۭتۍ واریاہ زیادٕ اِنَسپایر بیٚیہِ تہِ چھِ واریاہ اِنَسپایریشنہٕ یِم روزمَژٕ چھِ زندگی منٛز یا وٕنکٮ۪ن چھِ یِم أسۍ وٕچھَن چھِ مطلب کینٛہہ لُکھ یِمو کٔرمٕژ چھِ ایچیٖومینٛٹ واریاہ لایفہِ منٛز فار ایٚکزامپٕل اگر أسۍ وَنو اے پی جے عبدالکلام چھِ ٲسۍ مٕتۍ تِمو کوٚر واریاہ زیادٕ سٹرٛگٕل لایفہِ منٛز تہٕ تِمو دِژ یٖژاہ بٔڈ ایچیٖومینٛٹ تہٕ أمۍ سٕے سُہ ہیوٗ چھا کانٛہہ اَکھ اِنسان ییٚمہِ سۭتۍ بہٕ اِنَسپایر چھٮ۪س گژھان یا اَکھ رایٹَر چھُ وٕنکٮ۪ن اروندٔتی راے تہٕ تٔمۍ سٕنٛدۍ سۭتۍ تہِ چھٮ۪س بہٕ اِنَسپایر گژھان یا واریاہ لُکھ چھِ یِم یِمو محنت کٔر تہٕ تِمو تِمَن دِژ رۄبَن کامیٲبی تہٕ باسان چھُ أسۍ تہِ گژھو یِہِنٛدِ سۭتۍ یا اَکھ چھِ ساروٕے منٛز اِمپاٹَنٛٹ یُس مےٚ باسان چھِ اَکھ سوشَل رایٹٕس ایکٹِوِسٹ ٲس مَدَر ٹیٚریٖسا تٔمۍ سٕنٛدۍ سۭتۍ چھٮ۪س بہٕ واریاہ زیادٕ اِنفٕلَنٕس گٔمٕژ تہٕ تٔمۍ سُنٛد چھُ مےٚ مطلب واریاہ اثر مےٚ چھِ باسان سۄ چھےٚ ٲسۍ مٕژ پٔزۍ پٲٹھی اَکھ زنان یٔمۍ واریاہ زیادٕ مَدد چھُ کوٚرمُت لُکَن لَکٹٮ۪ن شُرٮ۪ن سۭتۍ ٲس سۄ واریاہ محبت کَران یا بُزَرگَن ٲس لَو ایٚفیٚکشَن ہاوان یا تٔمۍ کٔر واریاہ زیادٕ سٹرٛگٕل لایفہِ منٛز تہٕ ییٚمہِ سۭتۍ تٔمۍ یُس دُنیاہَس منٛز آیہِ پرٛزناونہٕ سۄ سۄ چھےٚ اَکھ اِنسَپایریشَن زندگی منٛز روٗزمٕژ کہِ سۄ چھےٚ مےٚ باسان کہِ تٔمۍ یِتھ پٲٹھۍ کٔر سوشَل سٔروِس دِژ لُکَن ہٕنٛز مَدد کٔرٕز مُلکَس منٛز باہر فارِن کَنٹرٛیٖیَن منٛز یِتھ پٲٹھی تٔمۍ سٔروِس دِژ مےٚ چھِ باسان سۄ چھےٚ اَکھ واریاہ بٔڈ اِنَسپَریشَن تہٕ اِنسان ییٚلہِ کوٗشِش کَرِ بیٚیہِ کانٛہہ پَنُن گول ایچیٖو کَرنَس منٛز تہٕ ضٔروٗر چھِ سُہ کامیاب گژھان تَتھ منٛز تہٕ ہارُن ہارٕن ہارنٕچ چھِنہٕ کٕہٕنۍ تہِ مطلب وَجہ بَنَن کہِ اِنسان پانہٕ آسہِ فُلی ماٹویٹ تہٕ تِتھٕے پٲٹھۍ بہٕ چھٮ۪س واریاہ اَصٕل پٲٹھۍ ماٹویٹ مےٚ چھُ باسان کَرو کینٛہہ اِنشاءاللہ باقٕے شُکریہ